اَگر زَنہٕ أسۍ بَڈگٲمۍ ڈِسٹِرٛکٕچۍ کَتھ کَرو بَڈگٲمۍ ڈِسٹِرٛکَس منٛز چھِ واریاہ لینٛڈ مارکٕس یا أسۍ وَنہٕ ہوکھ ہِسٹورِکَل سایٹٕس چھِ تَتھ منٛز چھِ کیٚنٛہہ فیٖچٲرٕس یِم زَن نیچرَل فیٖچٲرٕس چھِ یِوان کُنہِ کُنہِ جایہِ چھُ میوٗزِیِم ٹٮ۪مپٕل تہِ چھِ کُنہِ جایہِ فوٹ تہِ چھِ کُنہِ جایہِ تہٕ یِم یِم یِم جایہِ چھِ یِم چھِنہٕ خاص کینٛژَن لُکَن ہِنٛد خٲطرٕ کہِ بٔلکہِ یِم زَن یِم تہِ زَنہٕ لُکھ چھِ اور ہیٚکہِ ہَرٕ کُنہِ ذات پاتُک لُکھ ہَرٕ کُنہِ مَزہَبُک لُکھ ہَرٕ کُنہِ مُلکُک لُکھ یُتھ لُکھ یُتھ تہٕ گٔژھتھ اور بڈگٲمۍ ڈِسٹِرٛکَس منٛز اَگر أسۍ وٕچھو یِم زَن یِم جایہِ چھِ لُکھ چھِ یِمَن جایَن گژھان بہوان چھُٹی چھےٚ آسان پَنُن ٹایِم چھُ گُزاران أتھۍ کَران چھُ یہِ قۄدرَتُک یہِ نظارٕ چھُ اٮ۪نجاے کَران مَزٕ چھُ تُلان اَتھ یا باقٕے جایَن چھِ أسۍ گژھان اَگر أسۍ وٕچھو لُکھ یِم زَن بَڈگٲمۍ بَڈگامٕکۍ چھِ تِم کوٚت چھِ زیادٕ تَر گژھان تِم چھِ گژھان کمَن جایَن چھِ گژھان تِم پَنُن وقت گُزارنہِ اَگر أسۍ وٕچھو چھُٹی چھِ آسان یا کٲنٛسہِ چھُ کانٛہہ تہِ فرٛی ٹایِم آسان تِم چھِ گَژھان اَگر أسۍ وٕچھو آغا صاحب شرٛایِن چھِ یِم یۄس زَن بَڈگامٕکۍ لوکل لُکھ چھِ أتھۍ بَڈگٲمۍ ٹاونَس آس پاس چھِ روزان یا أتھۍ بَڈگٲمۍ ٹاونَس منٛز چھِ روزان تِم چھِ یُس یہ آغا صاحب شرٛایِن چھُ یہِ آستان چھِ اَتہِ اور تہِ چھِ تِم گژھان یا کیٚنٛہہ تِتھ موقعہٕ چھِ آسان تِمَن موقعَن پٮ۪ٹھ تہِ چھِ یِم تور گژھان تہٕ تَتہِ چھِ ٹایِم گُزاران پَنُن تہٕ یِوان چھِ تمہِ پَتہٕ سُہ ٹایِم گُزٲرِتھ گَرٕ یا أسۍ وٕچھو اَکھ یہِ تَتھ کیٛاہ چھِ أسۍ وَنان توسہٕ مٲدان چھُ بَڈگٲمۍ ڈِسٹِرٛکَس منٛز لوکیٹ گژھان سُہ چھُ اَکھ اَگر أسۍ وٕچھو یُس یہِ توسہٕ مٲدان چھِ یہِ چھِ بَڈگٲمۍ ڈِسٹِرٛکَس منٛز خاک سایڈَس یہِ چھِ اَپٲرۍ چھُ اوسمُت ونٛنہٕ چھِ یِوان اَکھ ہِسٹورِک روڈ اَپٲرۍ چھِ اوسمُت سۄ اَکھ وَتھ یَپٲرۍ باقیَن مُلکَن باقیَن ہِنٛدُستان کٮ۪ن حصَن منٛز چھِ أسۍ واتان ٲسۍمٕتۍ یا پوٗنٛچھ اَگر أسۍ وٕچھَو اَپٲری چھِ ٲسمٕژ وَتھ ونٛنَس منٛز چھُ یِوان یُس زَن یہِ توسہٕ مٲدان چھُ اَتہِ چھُ اوسمُت اَپٲری یُتھُے جَنگ گوٚو محمد غزنَوی تہٕ رَنجیٖت سِنٛگھ تِم ہسا آے اَپٲری توسہٕ مٲدانچی اَمہِ وَتہِ کِنۍ تہٕ یُس یہِ توسہٕ مٲدان چھُ اور چھِ لُکھ چھِ گژھان اور جوان چھِ گژھان ٹرٛیک کَرنہِ اور یا باقٕے لُکھ تہِ چھِ گژھان اور ٹایِم سٕپٮ۪نٛڈ کَرنہِ وقت گُزارنہِ تہٕ اَتیُک یِم اَتہِ چھِ دٔریاو کیٚنٛہہ سَر چھِ اَتہِ یِم زَن مشہوٗر چھِ لُکھ چھِ اَتہِ اَصٕل پٲٹھۍ ٹایِم گُزاران تِم چھِ وَنان یُس زَن اور چھِ اَتہِ چھُ چھَنہٕ وٕنۍ سُہ ٹٮ۪کنالجی ہُنٛد سُہ اِنٹَرفِیَر وٕنۍ کِہیٖنۍ تہٕ اَتہِ چھِ پوٗرٕ تِم نیچرَل فیٖچٲرٕس اَسہِ لَبنہٕ یِوان تہٕ لُکھ چھِ کَران اَصٕل پٲٹھۍ اٮ۪نجاے لُکھ چھِ کَران مَزَس منٛز اَتہِ یہِ بیوٗٹی یہِ اَتیُک نظارٕ قۄدرَتُک اٮ۪نجاے اَگر أسۍ وٕچھو بیٛاکھ جاے یۄس زَن چھِ بَڈگٲمۍ ڈِسٹِرٛکَس منٛز یُس زَنہٕ اَکھ لینٛڈ مارٕک چھُ سُہ چھُ یوٗس مَرٕگ یوٗس مَرٕگ اَگر أسۍ وٕچھو ونٛنَس منٛز چھُ یِوان یُس ہسا جیزَس اوس سُہ اوس أتھۍ روزان یوٗس اَتھ چھِ وَنان پاسچَر آف جیسَز یِم چھِ وَنان یوٗس ہسا گوٚو جیسَز تہٕ یُس یہِ مَرٕگ گوٚو یہِ گوٚو یِہوٚے میٖڈو ونٛنَس منٛز چھُ یِوان یُس ہسا جیسَز اوس تہٕ یہِ ہسا چھِ أمِس مطلب یِم چھِ أتھۍ چھِ یِم فوت تہِ گٔمٕتۍ تہٕ تَتہِ چھُس تیُتھ اَکھ ٹامب تہِ بَنٲوِتھ لُکھ چھِ فوٹو شوٹ خٲطرٕ اور گسان فوٹو گرٛیفی چھِ اَتہِ کَران یا مُختَلف ٹوٗرِسٹ چھِ یِوان یہِ چھِ اَکھ ٹوٗرِسٹ ڈٮ۪سٹِنیشَن لُکھ چھِ اور یِوان تہٕ اَتہِ چھِ پَنُن ٹایِم گُزاران باقیَن جایَن پٮ۪ٹھ چھِ اور لُکھ یِوان یِتھَے کٔنی چھُ بَڈگٲمۍ ڈِسٹِرٛکَس منٛز یُس زَنہٕ یہِ یوٗس مَرٕگ چھِ یہِ چھِ سرینگر شہر پٮ۪ٹھ چھُ یہِ دوٗر یِہوٚے ژۄیہٕ تٕرٛہ ٹُہ پانٛژھ تٕرٛہ کِلوٗ میٖٹَر اَگر أسۍ وٕچھو دوٗدھ پَتھری چھِ یَتھ زَن دۄد پَتھٕر چھِ وَنان کٲشِر پٲٹھۍ بَڈگٲمۍ ڈِسٹِرٛکَس منٛز تہٕ دَپان یُس ہسا شیخ نورالدیٖن نورانی چھُ اوسمُت سُہ ہسا چھُ اوسمُت اَتہِ تہٕ سُہ چھُ اوسمُت تٔمۍ چھُ اَتہِ ٹایِم گُزورمُت تہٕ پَتہٕ ہسا چھُ اوسمُت سُہ أتتھی ژھانٛڈان آب وٕزوُ خٲطرٕ تہٕ تٔمِس چھُ اوسمُت پَنُن سُہ آسہٕ تٔمۍ چھُ تَمی آسہ سۭتۍ کوٚرمُت کھوٚنمُت چھُنا ہیوٚکمُت کیٛاہ ہا تہٕ اَتہِ چھِ درٛامُت آبہٕ بَدلہٕ دۄد تَوَے چھِ اَتھ وَنان دوٗدھ پَتھری تِتھَے کٔنی اَگر أسۍ وٕچھو چاڈورہ ژوڈرُ یَتھ وَنان چھِ تَتہِ تہِ چھِ بوٚڑ بار اَکھ آستان سُہ تہِ چھُ اَکھ ہِسٹورِکَل سایِٹ یا وٕچھو أسۍ تور تہِ چھِ واریاہ لُکھ گژھان یِتھ کٔنۍ زَن گۄڈٕنیُک فٔسٹ ہِیَر کَٹ چھِ آسان یہِ چھِ اَکھ رِیٖچوَلَس منٛز یِوان تہٕ ییٚلہِ زَن اَتھ چھِ وَنان ییٚلہِ زَن بَچَس زَرٕ چھِ آسان کاسنہِ کیٚنٛہہ چھِ نیاز تھاوان أسۍ کاسو أمِس بَچَس أتھۍ تہٕ تمہِ پَتہٕ چھِ تِم نِوان وازٕ چھِ نِوان سۭتۍ بانہٕ چھِ نِوان سۭتۍ أتتھی چھُ یہ وازوان کَران پَنُن خانٛدان چھُ نِوان سۭتۍ تہٕ اَتہِ چھِ یِم اَصٕل پٲٹھۍ سُہ اَکھ فَنٛگشَن کَران نیاز چھُ ترٛاوان تہٕ یہِ چھِ اَکھ رٮ۪لجَس پٕلیس یِوان مَزہَبی اَکھ جاے یِوان مانٛنہٕ تہٕ اور تہِ چھِ گژھان یِتھَے کٔنی چھُ مُختلف جایَن اَگر أسۍ بَڈگٲمِس منٛز وٕچھو چھتَر گامَس منٛز یۄس زَن کٔشیٖرۍ منٛز ساروی کھۄتہٕ پرٛٲنۍ اَکھ بوٗنۍ چھےٚ چِنار چھےٚ سۄ چھِ یِوان لَبنہٕ بَڈگٲمۍ ڈِسٹِرٛکِس أتھۍ چھتَر گامَس منٛز یِتھَے کٔنی چھُ بَڈگٲمۍ ڈِسٹِرٛکَس منٛز بیٚیہِ تہِ کیٚنٛہہ واریاہ جایہِ یِم زَن ہِسٹورِکَل سایٹٕس یا بیٚیہِ تہِ واریاہ کیٚنٛہہ یِمَے تِم سایٹہٕ یِمَن منٛز نیچرَل فیٖچٲرٕس چھِ یِوان لَبنہٕ تہٕ لُکھ چھِ گژھان اور تہٕ اَتہِ چھِ لُکھ پَنُن وقت گُزاران